وعلیکُم سلام اسلام علیکُم اَہَن تُہۍ چھُو حظ ڈاکٹر اَدٕ حظ مےٚ حظ ٲسۍ میادَس کران دَگ ژوٚکرٕ سۭتۍ

اَہَن حظ

اَہَن حظ اَسہِ کٔم حظ چیٖز پَرَن پَزَن ؤنۍ کھیٚنۍ اَہَن حظ ٹھیٖک اَہَن حظ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

اَہَن حظ کِہیٖنۍ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

اَہَن حظ ٹھیٖک حظ چھِ اَدٕ کیٛاہ ٹھیٖک حظ چھِ کٔریو حظ اَہَن حظ اَصٕل پٲٹھۍ